یہِ ونہٕ بہٕ گۄڈٕ پننسٕے پانس پٮ۪ٹھ مطلب مےٚ کیٛاہ چھِ یہِ سٹرنگٕتھ یُس میٲنۍ سٹرنگٕتھ چھِ مجھے کونفِڈینس بہت ہی زیادہ ہے یُس مےٚ کونفڈینٕس سُہ چھُ واریاہ زیادٕ مطلب کھۄژان وۄژان چھَس نہِ بہٕ کہیٖنۍ اگرے خبر کوٚت تہِ آسہِ مےٚ گژھُن بہٕ گژھٕ خبر کوٚت تہِ اگر مےٚ خبر کینہہ آسہِ کرُن خبر کیٚمۍ کُچھ کٲنٛسہٕ تہِ برونٹھٕ کٔنۍ کینٛہہ آسہِ ونُن بہٕ ونہٕ کٲنٛسہِ برونٹھٕ کٔنۍ تہِ کینٛہہ کھۄژان چھَس نہِ بہٕ کینٛہہ اگر مےٚ ہنڈرنڈ ٹوٗ ہنڈرنڈ تھرِی ہنڈرنڈ سِٹوڈنٹن کلاس آسہِ دِیُن بہٕ دِمہٕ کھۄژان چھَس نہِ بہٕ کِہیٖنۍ میون مطلب سِٹرنگٕتھ پاور چھُ مےٚ واریاہ کونفِڈینس چھُ مےٚ واریاہ لیول آسان ہاے بہٕ چھَس نہٕ کھۄژان وۄژان کِہیٖنۍ بٹ یُس میٲنۍ ویٖکنیس چھِ میٲنۍ ویٖکنیس چھِ یہِ بہٕ چھَس کُیِککلی ہیوان ودُن وِداِن سیکنڈن منٛز چھَس بہٕ ہیوان وَدُن بیٚیہِ چھَس بہٕ مطلب وِداِن سیکنڈن کٲنسہِ اِنسانس پیٹھ جلدٕے یقیٖن کران مطلب بہٕ چھَس نہٕ یہِ سونچان کینٛہہ یہِ چھےٚ میانہِ خٲطرٕ ٹھیٖک نہ چھےٚ بہٕ چھَس جلدٕے بٕلیٖو کران بیٚیہِ چھَس بہٕ ودُن ہیوان جلدٕے یہ چھِ میٲنۍ ویٖکنیس